ہیٚلو السلامُ علیکُم ہاں ؤنِو اۭں شُکُر ؤنِو ؤنِو کٕم چھو

اہن حظ اچھا اچھا اچھا ٹھیٖک اچھا ٹھیٖک اچھا تۄہہِ چھو ماونٹین کھَسُن شاید اچھا اچھا تُہۍ کیاہ چھو یَژھان وۄنۍ اچھا کتھ مَنٛز ماونٹین چھُوا تۄہہِ کھَسُن اچھا ٹھیٖک ٹھیٖک گُریز ویلی گَژھُن ٹھیٖک ٹھیٖک ٹھیٖک ماونٹین چھو تۄہہِ چلو کینٛہہ چھُنہٕ پرواے یہِ تۄہہِ چھو پاے یہِ بہٕ نَژناو تُہۍ سٲرسٕے تَتہِ تَتہِ چھِ گُریزَس مَنٛز بٔڑۍ بٔڑۍ پَہاڑ حَبہ خاتوٗن پہاڑ چھُ ییٚتکۍ بٔڑۍ بٔڑۍ ماونٹین چھِ تِمَن ہیٚکو بہٕ گایڈ کٔرِتھ تِمَن کِتھ کنۍ کرو بہٕ گایڈ تۄہہِ پاے کیاز بہٕ چھُس تَپٲرتِمَن گایڈ کَران یِمن ٹیورِسٹن زیادٕ تر تہٕ کیاہ چھِ وَنان اتھ تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن کِہیٖنۍ بَنڈپوٗرِس مَنٛز چھُس بہٕ ساروٕے کھۄتہٕ بوٚڈ یہِ ڈیٖلَر یہِ ٹیورِسٹ گایڈر بہٕ چھُس کَران لُکَن مَدَد ٹیورِسٹَن مَدَد اتھ مَنٛز گایڈ کَرنہٕ خٲطرٕ تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن کِہیٖنۍ ہاں بیٚیہِ کوٚت چھو تۄہہِ گَژھُن امہِ عَلاوٕ اچھا بَنڈٕپورِ اچھا تۄہہِ چھو کھَسُن تَتہِ تہٕ پَہاڑَن ہاں ٹھیٖک ٹھیٖک کہینۍ پرواے بہٕ کَرٕ مَدَد کینٛہہ چھُنہٕ پرواے تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن کِہیٖنۍ تہٕ بَتہٕ وَتہٕ کھیٚووا اچھا ٹھیٖک آز کَتہ چھو ونکیٚس اچھا اچھا گرے وۄنۍ کر چھو تۄہہِ پٕلان ترنُک چلو کینٛہہ چھُنہٕ پرواے تمہِ دۄہ کٔرزیٚو مےٚ فون تہٕ ییٚلہِ یور وٲتِو مےٚ کٔرزیٚو مےٚ سۭتۍ کٔرزیٚو کَنٹیٚکٹ بٕے یِمو تۄہہِ سۭتۍ تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن یہِ چھُ ڈِپیٚنڈ کران تۄہہِ کتھ پہاڑَس آسوٕ کھَسُن لَگان چھُ دۄہ صُبہہٕ پٮ۪ٹھ شام تام بیٚیہِ بَتہٕ وَتہٕ چاے واے کینٛہہ اِنتِظام تہِ کرو أسۍ تورے وارٕ کار تہٕ مَزٕ گوٚژھ اصٕل یُن تُہۍ مہٕ ہیٚیِو پریشٲنی کِہیٖنۍ تۄہہِ گوٚژھوٕ فیٖل گُڈ گَژھُن ہو یہِ تہٕ مہَ ہیٚیِو ٹٮ۪نشَن کِہیٖنۍ چھُ نہٕ تہٕ بَتہٕ وَتہٕ تُلزیٚو سۭتۍ چاے واے تُلو أسۍ تٔتی سۭتۍ کھَسو أسۍ یِتھ کنۍ أسۍ تراگبل چھِ کھَسان پلانے یٲتۍ کران پَتہٕ چھِ نہٕ کھَسان کٕہٕنۍ تِتھے کیٚنیٚتھن توے چھِ پَتہٕ پلانے یٲتۍ تہٕ ییٖنہ پَتہٕ مگر کِہیٖنۍ مگر یُن چھُ ضوٚروٗری یہِ چھ گُریز ویلی یتھ چھُ کھَسُن ضوٚروٗری اورٕ یور یور چھُ یُن ییٚتہِ چھِ وٕچھِنۍ یِم پہاڑ پہاڑَن ہٕنٛز خوبصورتی چھِ وٕچھِنۍ یہِ چھُ ضروٗری یِمن کیاہ چھِ پاے یمن لُکَن لُکَن چھنہ پَیی کینٛہہ یور چھُ آسان یُن ییٚتہِ چھِ آسان وٕچھِنۍ یِم پہاڑ پہاڑَن پٮ۪ٹھ کیاز چھ یمن مَنٛز چھ خۭمہٕ یہِ چھُ خۭمہٕ چھنہٕ پَیی کینٛہہ یور گوٚژھ یُن ادٕ کیاہ بیٚہِو